اکھ گوٚو وُہ بیٛاکھ گوٚو ہَتھ بیٛاکھ گوٚو نَو شَتھ نَمنَمَتھ بیٛاکھ گوٚو ٲٹھ ساس نَو شَتھ شیٖتھ بیٛاکھ گوٚو اَکھ لَچھ